مےٚ حظ اَننٲو اَکھ أتٕر نیٚبرٕ پؠٹھ یۄس حظ مےٚ واریاہ اوس پَننہِ جایہِ یٔقیٖن زِ یہِ آسہِ واریاہ اَصل مَگر یِتھُے مےٚ امیُک اِستعمال لوگ کَرُن مےٚ حظ کٔرٕن امہِ سۭتۍ کَلَس سَکھ دود تٕہ بہٕ حظ چھس تۄہہِ وَنان بہٕ ہؠکو نہٕ تۄہہِ ؤنِتھ کۭژاہ تَکلیٖف گٔیہِ تَتھ دوران تہٕ بہٕ نہ حظ چھس نہٕ سُہ یَژھان آیِندٕ اِستعمال کَرٕنۍ تہِ زانہہ